ہیٚلو وعلیکُم سلام آ شُکُر خدایَس کُن تُہۍ چھِو حظ ٹھیٖک اَچھا اَہَن حظ اَہَن حظ واریاہ واریاہ جایہِ اَہَن حظ اَہَن حظ وَن حظ اِنشااللہ وُراحمان ہاوہوکھ جایہِ وایہِ ساریٚے تہٕ یَتھ کیٛاہ وَنان یَتھ چھِ واریاہ واریاہ جایہِ حظ یہِ چھُ پیی یِمن چھُ کٔشیٖر ہُنٛد یہِ واریاہ گَژھان خۄش یِم حظ چھِ واریاہ کٔشیٖر ہٕنٛدۍ جایہِ گَژھان واریاہ خۄش تَمےَ موٗجوٗب یِم چھِ پٮ۪وان واریاہَن جاین پھِرناوٕنۍ یَتھ مان ژٕ فیمَس تہِ گَژھِ کٔشیٖرِ یِہٕنٛدی سۭتۍ یِمَن چھُ گَژھان نیبرِمٮ۪ن واریاہ خۄش یہِ

اورَے اَہَن حظ آ اَہَن حظ یِم حظ چھِ یِم چھِ واریاہَن جاین نِنۍ سۅنٕمَرگ گۄپھاے وۅپھاے ہُپٲرۍ یَپٲرۍ گۄپھایہِ وۅپھایہِ چھُ یِمن ضروٗری آسان گژھُن حظ کیٛازِ گۄپھایہِ چھِ یِمن فیمَس جاے ہَے تَمے موٗجوٗب یِم چھِ زیادٕ کَران پَسنٛد سۅنٕمَرگ تہٕ بیٚیہِ لَداخ وَداخ گَژھُن زیادٕ پَسنٛد کَران بیٚیہِ چھِ یِم ناران ناگ جادٕ کَران پَسنٛد کھسُن کیٛازِ اَہَن حظ وَلہٕ حظ وَلہٕ حظ تُہُنٛد چھُ شُکُر گُزار توتہِ تۄہہِ ووٚنوٕ یِمَن تہٕ بہٕ گَژھکھ سۭتۍ ٲش کٔرِتھ مےٚ چھُنہٕ ٹٮ۪نشَن کِہیٖنٛۍ مےٚ کیٛاہ چھُ مےٚ چھُ گژھُن یِمَن سۭتۍ جاے واے ہاونہِ کیٛازِ یِتھٕ پٲٹھۍ چھِ اَمہِ سۭتۍ بَڈان یِمَن مان ژٕ محبت تہٕ کٔشیٖر ہُنٛد زیادٕ پھیران پھیرنہِ لگان کٔشیٖرِ اَہَن حظ اَہَن حظ اَہَن حظ سُے چھُ اَہَن تُہۍ چھِو تیٚلہِ کَران فون میٚے ییٚلہِ تۄہہِ مےٚ پٮ۪ٹھ چھُو بَروسہٕ اَدٕ حظ اَدٕ حظ بِہِو خدایَس حَوالہٕ